السلام علیکُم اَے مَنظوٗر صٲب اَے لٔکٕرِ وول چھُس لٔکٕر رَٹَن وول چھُس فٔہیٖم آ تۄہہِ اوسوٕ نا یہِ آرڈَر دیُتمُت لٔکٕر تۄہہِ کۭژاہ لٔکٕر چھِ ضروٗرت یہِ اٮ۪ڈرَس وٮ۪ڈرَس یہِ اوس کَنفٲرٕم کَرُن بیٚیہِ کۭژاہ لٔکٕر چھِ تۄہہِ ضروٗرت کیٛاہ دٔلیٖلاہ چھِ شےٚ کۄینٛٹَل چھِ حظ ضروٗرت کِنہٕ کِنہٕ زیادٕ چھِ ضروٗرت تۄہہِ کَتھ خٲطرٕ چھِ یہِ لٔکٕر اَہَن حظ لَگٮ۪و نا تۄہہِ تیٚلہِ یہِ زیٖٹھ زیٖٹھ لٔکٕر اَے یہِ حظ چھِ کِکُر کِکُر چھُ کِکُر آ کِکُر چھُ ژوٗنٛٹھۍ چھِ تۄہہِ کُس گَژھِ اَے مَنظوٗر صٲب تُہۍ ہیٚکِو پانہٕ تہِ وُچھِتھ یۄس یہِ کِکُر لٔکٕر چھِنا یہِ چھِ یِوان زَبَردس لٔکٕر یہِ چھِ یِوان زالنہٕ خٲطرٕ یہِ چھِ یِوان یہِ چھِ یہِ چھِ یِوان زالنہٕ خٲطرٕ زبَردست ماننہٕ کیٛازکہِ یُس کِکُر چھُ اَکھ چھِ یہِ ہیٖٹ دِوان اَصٕل بیٚیہِ چھِ اَتھ واریاہ ٹایِم نیران یعنی کہِ یہِ چھِ دَزان واریاہَس کالَس اَگر أسۍ وۅنۍ بَدَل لٔکٕر اَنو نا حظ کانٛہہ بَدَل اَے کُنہٕ قٕسمٕچ گژھِنہٕ کانٛہہ تہِ شَکایَت یِن بَس یِہَے کٔرِو تُہۍ یہِ ریٹ کیٛاہ کیٛازِ یُس یہِ کِکُر چھُنہٕ حظ یہِ چھُ گژھان تھوڑا درٛۅگٕے پَہَن یہِ چھِ گژھان پنٛداہ شَتھ رۄپیہِ کۄینٛٹَل حظ ساسَس کُس دِی تۄہہِ یہِ کۄینٛٹَل اَے ساس ساس گَژھِ سُہ دِی ژےٚ ہوٚچھ لٔکرٕ مگر أسۍ چھِنا ژےٚ اوٚدُر دِوان یہِ تہِ اَگر ژےٚ اوٚدُر زالَکھ اوٚدُر دَزِ کۄینٛٹَلٕے ہوٚچھ دَزَن زٕ کۄینٛٹَل گوٚو ساس ساس گَژھِ ژےٚ تَتھ تَتھ گَژھٕنَے ژےٚ زٕ ساس رۄپیہِ حظ مےٚ ووٚنمو نا تۄہہِ یہِ چھِ یہِ چھِ فرق تُہۍ کٔرِو لٔکٕر تٔمِس وارٕ چیک دٔپۍہوٗس لٔکٕر ہاو اَتھ ریٹَس منٛز دِیہِ نہٕ کٕہیٖنۍ کیٛازِ أسۍ چھِ پانہٕ تُلان یہِ ساڑ کاہ شَتھ رۄپیہِ بیٚیہِ چھَس پَتہٕ سٲنۍ موٚزوٗرۍ کھسان أسۍ چھِنہٕ اَتھ منٛز لَنٛمب زینان اَتھ منٛز چھِ یِہَے رۄپیہِ ہَتھا بَچان اَدٕ رَٹھ ژٕ رَٹھ ژوٗنٛٹھۍ زیُن تیٚلہِ اَدٕ رَٹھ ژٕ ژوٗنٛٹھۍ زیُن تیٚلہِ سُہ گَژھِ باہٕے شَتھ رۄپیہِ اوٚدُر اَگر ہوٚکھ آسہِ ہوٚکھ گَژھِ ہوٚکھ دِمہو تۄہہِ ساڑَے نَو شَتھ کیٛازِ تَمہِ اَے نَو شَتھ نہَ حظ چھِنہٕ کِہیٖنۍ گَژھان نَوَن شتَن پٮ۪ٹھ کَتہِ یِیہِ بَرابری نہَ نہَ نَو شَتھ گوٚو نہٕ کِہیٖنۍ اَلبتہٕ وۅنۍ اَگر تُہۍ ؤنِو نسا نَو شَتھ بہٕ ہٮ۪کہٕ تۄہہِ سُہ کٔرِتھ مگر سُہ آسہِ نا مال تہِ تَمی ٹایپُک سُہ آسہِ لٔکٕر تہِ تَمی ٹایپٕچی تَتھ نیرنہٕ تۄہہِ تیٛوٗت تۄہہِ چھِنا زالنہٕ خٲطرٕ کیٛازِ زالنہٕ خٲطرَے یوٗت ییٖژ أدٕر لٔکٕر آسہِ تیٖژ چھِ روزان اَصٕل زالنہٕ خٲطرٕ کیٛازِ یوٗت چھُنہٕ روزان پَتہٕ باقٕے اَے نہَ حظ تیٚلہِ حظ گوٚو تٔتی ہیوٚن سوٚرِی یہِ نہٕ حظ اَتھ نہٕ حظ گَژھِ نہٕ